السلامُ علیکُم بہٕ حظ چھَس بہٕ حظ چھَس بَنٛڈپورِس منٛز روزان اَسہِ حظ چھِ زیادٕ خۄش پسنٛد جاے ییٚتہِ روزان آسان بابا شُکُر دیٖنُن جاے آسان اسہِ چھِ أمۍ سنٛدِ دعٲے خٲر ییٚتہِ اَسہِ حظ چھِ أمۍ سنٛدِ دٲے خٲر ییٚتہِ روزگار بنان یور حظ چھِ نٮ۪برِم سٲلٲنۍ یِوان اسہِ حظ چھِ ییٚتہِ نٮ۪برٕ سٲلٲنٮ۪ن خٲطرٕ ہوٹَل بنا ہوٹَل تھ ہَٹھ بنا بَٹھ بناوان بنٲیِتھ تھٲیِمٕتۍ یِمَن منٛز حظ چھِ پرٮ۪تھ کیٚنٛہہ فیسلٹی اَسہِ تھٲومٕژ ییٚتہِ حظ چھِ پشمیٖن شال پشمیٖن شال فِراک یزار بنیان بنیان حظ چھِ کٕنٛنہِ آسان ییٚتہِ حظ چھِ تمام کیٚنٛہہ فیسلٹی نٮ۪برِمیٚو سٲلٲنیٚو پٮ۪ٹھ مُلکَو پٮ۪ٹھ یِوان أمۍ أمِس بابا شُکُر دیٖن نہِ دعٲے خٲرٕ حظ چھُ ییٚتہِ اسہِ روزگار بنان یہِ حظ چھِ بَڑٕ خۄش پسنٛد جاے یہِ حظ چھِ نزدیٖک جاے اسہِ بَنٛڈ بَنٛڈٕپوٗر بَنٛڈٕ پوٗرِس منٛز نزدیٖک جاے روزان أسۍ حظ چھِ سٲنۍ نوجوان حظ چھِ ییٚتہِ روزگار کماوان ییٚتہِ حظ چھِ نٮ۪برِمیٚو لوٗکَو پٮ۪ٹھ سٲلٲنۍ یِوان تِم حظ چھِ ییٚتہِ ہوٹلَن منٛز راتَس بیٚہوان تِم حظ چھِ ہوٹلَن منٛز بَتہٕ چاے ییٚتہِ چیٚوان ییٚتہِ حظ چھِ پرٮ۪تھ کانٛہہ فیسلٹی ہوٹلَن منٛز اسہِ تھٲومٕژ تِم حظ چھِ ہوٹلَن منٛز بَتہٕ چاے بَتہٕ کھیٚوان ییٚتہِ حظ چھِ ییٚتِکۍ نوجوان حظ چھِ بابا شُکُر دیٖن نہِ دعٲے خٲر روزٕگار کماوان ییٚتہِ حظ چھِ أزیِک نوجوان بابا شُکُر دیٖن نہِ دعٲے خٲر ییٚتہِ یہِ روزگار کماوان ییٚتہِ حظ چھِ نٮ۪برٕ پٮ۪ٹھ سٲلٲنۍ یِوان ییٚتہِ حظ چھِ پَشمیٖنَس پٮ۪ٹھ فِراک یزار آسان دۄ یِمَن دُکانَن پٮ۪ٹھ کٕنٕنۍ ییٚتہِ حظ چھِ کران کٲم تِم حظ چھِ ییٚتہِ پشمیٖن شال نٮ۪بَر ڈٲلۍ نِوان ییٚتہِ حظ چھِ با فِراک یزار بنیان آسان کٕنٛنہِ ییٚتہِ حظ چھِ پَشمیٖنٕکۍ شال آسان کٕنٕنۍ تِم سٲلٲنۍ حظ چھِ پَنٛنٮ۪ن گَرَن ڈٲلۍ نِوان ییٚتہِ حظ چھِ أزیِکۍ نوجوان روزگار کماوان بابا شُکُر دیٖن نہِ دعٲے خٲر حظ چھِ یہِ یہِ حظ چھِ عقید عقید منٛد گرم اَستان آسان أمۍ سٔنٛد نر نظرِ کَرٕمہٕ سۭتۍ حظ چھُ یہِ گام پھۄلان تہٕ نَوان ییٚتہِ حظ چھِ أزیِکۍ نوجوان ہوٹَل ہوٹلَن پٮ۪ٹھ کٲم کران سٲلٲنٮ۪ن کھیاوان تہٕ چاوان ییٚتہِ حظ چھِ پشمیٖن شال کٕنٕنۍ آسان نٮ۪برِم سٲلٲنۍ حظ چھِ پنٛنٮ۪ن گَرَن یِم نِوان ییٚتہِ حظ چھِ فِراک یزار آسان کٕنٕنۍ نٮ۪برِم سٲلٲنۍ حظ چھِ یِمَن گَرٕ نِوان أزیِکۍ نوجوان روزگار حظ چھِ ییٚتہِ کماوان ییٚتہِ حظ چھِ اصٕل پٲٹھۍ بازَر لگان ییٚتہِ حظ چھِ آصٕل پٲٹھۍ بازَر مٲلہٕ لگان ییٚتِکۍ ییٚتہِ حظ چھِ واریاہ واریاہ فیسلٹی آسان ییٚتہِ حظ چھِ واریاہ وارا اصٕل ٹیوٗرَسٹ خٲطرٕ فیسلٹی آسان ییٚتہِ حظ چھِ تمام روزگار کماوان بابا شُکُر دیٖنُن نظرِ کرمہٕ سۭتۍ حظ چھِ کماوان